سٲنِس ڈِسٹرکَس منٛز چھِ واریاہ یِم ہیٚلٕتھ کِیر فیسَلٹیٖز ہاسپِٹلٕز چھِ یعنی کٔلنِک وغیرہ چھِ یِم چھِ ٹھیٖک ٹھاکھ ایٚولیبٕل تہٕ ایٚسسیبٕل تہِ چھُ لُکن ہِندۍ خٲطرٕ تہٕ ایٚفوڈیبٕل تہِ چھُ ٹھیٖک ٹھاکھ تہٕ اَمہِ علاوٕ گوٚو کووِڈَس منٛز کٔر یِمو واریاہ اَصٕل کٲم یِم مطلب فار ایٚکزامپٕل چھُ اَسہِ نزدیٖک سَب ڈِسٹرک ہاسپِٹل وِہِل یِمو تھوٚو پَنُن یہِ سِٹاف یا یِم ایٚمبلنٕس فیسَلٹیٖز ویٚنٹِلیٹٲرٕس یا وَنو أسۍ آکسِیٖجن فیسَلٹی تھٲو یِمو ہَنڑرنڑ پٔرسَنٹ ایٚولیبٕل تہٕ یِمو دیُت پَنُن ہَنڑرنڑ پٔرسَنٹ تَتھ منٛز تاکہِ لُکن واتہِ سہوٗلیت